گورمِنٹَن ہسا تُلۍ سٲنِس پُلوٲمِس منٛز واریاہ کینٛہہ اَصٕل اَصٕل قدم یِمَن منٛز ہَسا تِمو اَکھ بَننٲے پارکہٕ پارکَن منٛز یَتھ منٛز کانٛہہ شُرۍ وُرۍ چھِ گژھان آز کَل گِنٛدنہِ تور یا بَنٲیکھ اَصٕل اَصٕل روڈ بَنٲیِکھ کَنٮ۪کٹِوِٹی تہِ تھٲوَکھ اَصٕل أکِس گامَس پٮ۪ٹھ بیٚیِس گامَس ٹُو ڈِسٹِکَس سۭتۍ کَنٮ۪کٹہٕ کَرنُک موٗجوٗب تھایَکھ اَصلہِ اَصلہِ روڈٕس بَنٲیِتھ یا بَس ٹرٛانَسپوٹ دِتُکھ یہِ ہَسا چھِ اَکھ اَصٕل اِنِشیٹِو گورمٮ۪نٛٹُک یِمو ہَسا کوٚر ییٚتہِ اَکھ اَصٕل سٲنِس ڈِسٹِرٛک پُلوٲمِس منٛز دِ دِژٕکھ یہِ سُوِدا لُکَن یا ہَسا کٔرٕکھ یِمو ہَسا ہَسپَتالَن منٛز ہَسا کٔر یِمو سُہ گولڈَن کارڈ ییٚمِس ییٚمہِ حِصہٕ ییٚمہِ سۭتۍ زَن مٔر مٔریٖزَس چھِ مِلان بٮ۪نِفِٹٕس کینٛہہ کینٛہہ چھِ تَران تٔمِس پونٛسہٕ ییٚمہِ سۭتۍ سُہ تٕہٕنٛدۍ یِم میڈِکٕل کاسٹ گژھن پوٗرٕ